شُرۍ حظ چھِ سکوٗل گَژھان واریاہ اَصٕل پٲٹھۍ حظ صُبحٲے حظ چھِ وۄتھان چاے واے چھِ برٛیک فاسٹ حظ چھِ کَران پَتہٕ چھِ تِم لاگان وَردی حظ تِم چھِ پَتہٕ نیران سکوٗلَن منٛز حظ اَصٕل پٲٹھۍ آرام سان حظ گژھان پَتہٕ گوٚو ہَے سکوٗل ہَے سکوٗل چھُکھ تھوڑا ٹَفٕے یوت حظ آسان تَتہِ چھُ پٮ۪وان یِمَن ڈِفرَنٛٹ روٗلٕز حظ چھِ یِمَن تَتہِ ہیٚچھناوان مگر واریاہ اَصٕل چھُ بیٚیہِ حظ گوٚو یِم چھِ رِگیوٗلَر بیسَس پٮ۪ٹھ حظ یِمَن چھِ پٮ۪وان لۄکٹِس سکوٗلَس یُس زَن یِمَن پَنُن سکوٗل چھِ آسان یا ہایَر سٮ۪کنٛڈرٛی یا ہَے سکوٗل چھُ آسان تور تہِ چھُ پٮ۪وان یِمَن یہِ حظ یِمَن چھُ رِگیوٗلَر بیسَس پٮ۪ٹھ حظ گَژھان ڈِفکَلٹی یہِ چھُ یِہوٚے زِ یِمَن چھُنہٕ تیوٗتاہ چھُنہٕ یِمَن مطلب یِم پَنٕنۍ اُستاد چھِ تِمَن سَنان سکوٗلَن منٛز کِہیٖنۍ پَتہٕ یُتھُے زَن یِم ہَے سکوٗلَن منٛز چھِنہٕ حظ گَژھان یِمَن چھِ پٮ۪وان پَتہٕ مٮ۪ٹرِک پاس حظ کَرُن مٮ۪ٹرِک لٮ۪وَل چھُ واریاہ ٹَف آسان حظ یہِ چھُ واریاہ ڈِفکَلٹ آسان بیٚیہِ چھُ یِمَن منٛز اَکھ گُڈ کالٹی یہِ آسان زِ یِم چھُ ٹایمَس پنٛنِس پٮ۪ٹھ حظ واتان سکوٗل چھُ یم گژھان پَنٛنِس ٹایمَس پٮ۪ٹھ سکوٗلَن منٛز چھِ یِم ہٮ۪کان دَاہ پانٛژھ مِنٹ دَاہ منٹ گژھان لیٹٕے مگر یِم زَن ہَے سکوٗلٕز چھِ آسان چھِ یِم چھِ واتان پرٛاپَر ٹایمَن پٮ۪ٹھ یِمَن چھِ واریاہ چٮ۪لینٛجٕز پٮ۪وان فیس کَرٕنۍ اگر نہٕ یوٗنیٖفارم آسہِ یِمَن لٲگِتھ حظ پرٛاپَرلی آسہِ نہٕ یوٗنیٖفارم یِمَن لٲگِتھ کِہیٖنۍ یِمَن چھُ تَتھ پٮ۪ٹھ تہِ حظ پٕنِشمٮ۪نٛٹ کَران اگر نہٕ یِمَن کاپی آسہِ یا یوٗنیٖفارم یا شوٗز آسٮ۪کھ نہٕ لٲگِتھ یِمَن چھُ تَتھ پٮ۪ٹھ تہِ حظ پٕنِشمٮ۪نٛٹ لَگان حظ یِمَن چھِ واریاہ زیادٕ ڈِفکَلٹیٖز چھُ یِمَن پٮ۪وان فیس کَرٕنۍ حظ بیٚیہِ چھِ یِمَن ییٚلہِ مٮ۪ٹرِکُلیشَن اٮ۪گزیم چھُ آسان یِمَن یِمَن چھُ تَمہِ ساتہٕ راتھ دۄہ حظ پٮ۪وان پَرُن تَمہِ پَتہٕ چھُ یِمَن پَتہٕ تَمہِ چھُ یِم پاس حظ ایٖزِلی ہٮ۪کان گٔژھِتھ حظ بیٚیہِ حظ اگر نہٕ یِمَن کاپی آسہِ بَنٲیِتھ کِہیٖنۍ یِمَن چھُ ٹیٖچَر حظ پٕنِشمٮ۪نٛٹ کَران یِمَن چھُ پٕنِشمٮ۪نٛٹ حظ ٹیٖچَر کَران یِمَن چھُ پٕنِشمٮ۪نٛٹ حظ ٹیٖچَر چھِ یِمَن بٔڑ بارٕ پٕنِشمٮ۪نٛٹ دِوان بیٚیہِ اگر نہٕ یِمَن سَبَق آسہِ یاد تَتھ پٮ۪ٹھ تہِ چھُ یِمَن بٔڑۍ بار چٮ۪لینٛج حظ پٮ۪وان فیس کَرٕنۍ اکھ أکِس سۭتۍ چھُنہٕ کَمپٕٹِشَن پٮ۪وان حظ کَرُن اَہن حظ آ